ہٮ۪لو اسلام علیکُم ٹھیٖک چھُو حظ اہن حظ ٹھیٖک یہِ وَن حظ ژٕ مےٚ یہِ رِنٛگ سٔرمٕنی کَرہو أسۍ فِکٕس یہِ ؤنِو تُہۍ ڈیٹ ویٹ وغیرہ کَر تھاوو أسۍ یہِ تہٕ اَچھا پنٛدہٲیِم چھِ ٹھیٖک آد حظ ٹھیٖک حظ چھِ پنٛدہٲیمی حظ تھاوو تیٚلہِ